وعلیکُم السلام السلام علیکُم آ ٹھیٖک پٲٹھۍ چھُو اَصٕل پٲٹھی آ أسی چھِ میٖر جُویلٲرٕز سراف کٔدلہٕ پٮ۪ٹھ ؤنۍتو کیٛاہ خہٕ أسۍ کیٛاہ ہٮ۪کو تۄہہِ

اَسہِ چھِ وٕنۍکٮ۪س آز وٲتۍمٕتۍ نٔو ڈِزایِن تِم وٲتۍ اَسہِ صُبحٲے تۄہہِ اگر مطلب اَسہِ اوس راتھ تام دُکان بنٛد تۄہہِ آسنو راتھ تِم وٕچھۍمٕتۍ اَسہِ وٲتۍ آز نٔے اَمِکۍ بٮ۪نٛگٕلز وٲتۍ اَسہِ نٔے نَہ نَہ اٮ۪کچُلی أسۍ ٲسۍ نٮ۪بر أسۍ ٲسۍ نٮ۪بر مالٕے تارنہِ اَسہِ تور آز مال تہٕ اَسہِ چھُ وٕنۍکٮ۪س چھُ اَسہِ نَیہِ یِم بٮ۪نٛگٕلز اٮ۪ویلیبٕل رِنٛگٕس چھِ اٮ۪ویلیبٕل مطلب آلموسٹ ووت اَسہِ سٲلِم نوٚو بیٚیہِ چھُ پٕلَس ہالمَہ ہال ماک تہِ چھُ اَسہِ آزٕ اٮ۪ویلیبٕل ہال ماک تِمَن تہِ اَسہِ چھِ پرٛٮ۪تھ کانٛہہ وٮ۪رایٹی حظ اٮ۪ویلیبٕل لایِک برٛایِٹ گولڈ چھُ اَسہِ تمام چھُ اَسہِ اٮ۪ویلیبٕل وٕنۍکٮ۪س تُہۍ اَگر ؤنِو بہٕ سوزو تۄہہِ وَٹسَپَس پٮ۪ٹھ ہٮ۪کو فوٹو سوٗزِتھ نَتہٕ کَرو بہٕ کٲم تُہۍ یِیِو یوٗرۍ تُہۍ وٕچھُو ییٚتی ڈٮ۪مو وٮ۪مو ییٚتہِ چھِ ڈِفرَنٛٹ ہاو ییٚتہِ چھِ مطلب لوٚوٮ۪سٹ پرٛایِز گژھان سٮ۪وَنٹی تھَوزَنٛڈ پٮ۪ٹھ سِٹاٹ پَتہٕ چھِ ہایَسٹ گژھان فایِف لیکھ فوٚٹی فایِف تھَوزَنٛڈ پانٛژھ لَچھ پانٛژھ تٲجی ساس تہٕ تِتھ پٲٹھۍ اَسہِ اوس راتھ تام اوس اَسہِ پرٛون مال آ آرام سان تِم گژھَن کسٹٕمایِز مگر تَتھ لگہِ تھوڑا بہت ٹایِم تھوڑا بہت ٹایِم اِن دَ سٮ۪نٕس اگر ہُہ تہٕ تَتھ لگَن اَکھ زٕ دۄہ لگَن اَسہِ تیوٗت چھُو تۄہہِ پیٛارُن کَسٹَمایِز کَمپٕلیٖٹ پٕلَس آسہِ تۄہہِ گیرٮ۪نٹی فٕٹنَس وٕٹنَس کسٹٕمایِز چھِ نَہ پَتہٕ باقٕے سۄنَر چھِ بَنان تِم چھِ برٛیک گژھان تَتھ جایہِ تی چھُس نَہ بہٕ وَنان بہٕ آ بہٕ چھُس تی چھُس بہٕ ونان اَسہِ چھِ یہِ ہال ماک یِم اَسہِ نوٚو ووت نَہ سۄن بہٕ اوس آز اَننہِ پانہٕ تَتھ چھِ ہال ماک تہٕ تِم چھِ آرِجنَل ہال ہال ماک تَتھ چھِ گیرَٮ۪نٹی ویرٮ۪نٹی سٲلِم تُہۍ یِیِو یور تُہۍ وٕچھِو نوٚو کیٛاہ چھِ ووتمُت کسٹٕمایِز چھِ اَسہِ یہِ کہِ کسٹَمایِڈ چھِ أسۍ پَنٕنۍ گیرَٮ۪نٹی دِوان مطلب لایِف ٹایِم سُہ گژھِ نہٕ کسٹٕمایِز پھٕٹٕنۍ تَتٮ۪تھ یُس باقٕے چھُ نَہ لال چوک تۄہہِ کَتھ کٔرٕو لال چوک چھِ تٕم تٕم ییٚتہِ کسٹَمایِز پَتہٕ تِم بٮ۪نٛڈ گژھان سٲنۍ گژھَن نہٕ بٮ۪نٛڈ أسۍ چھِ اَنَن نٮ۪برٕ پٮ۪ٹھَے تارنٲوِتھ أسۍ چھِ مطلب آلموسٹ پرٛٮ۪تھ کانٛہہ مال تاران نٮ۪برٕ

ٹھیٖک

بہٕ کَرو تۄہہِ وٹسَپَس پٮ۪ٹھ اَکھ کرو بہٕ تۄہہِ یِم فوٹو سٮ۪نٛڈ بیٚیہِ چھِ اَسہِ واچ اَکھ بنٲومٕژ یُس واچ چھِ نَہ برٛینٛڈ نے نیم لیکھِتھ آسان برٛینٛڈ کہِ جایہِ لٮ۪کھو أسۍ نفرٕ سُنٛد ناو ٹھیٖک چھا تَمہِ سۭتۍ باسو سۄ زیادٕ بہتر بہٕ کرو تۄہہِ ییٚکیٛاہ وٕنۍ ییٚتھۍ نمبرَس پٮ۪ٹھ کرو فوٹو تۄہہِ سٮ۪نٛڈ بہٕ دِمو تۄہہِ ژوٗ بہٕ دِمو تۄہہِ بہٕ دِمو تۄہہِ وُہِمہِ شامَس کیٚنٛہہ چھُنہٕ چلو تُہی کٔرِو تُہۍ کٔرِو وَٹسَپَس مٮ۪سیج بہٕ کَرو تۄہہِ یورٕ فوٹو سٮ۪نٛڈ ٹھیٖک چھِ حظ بیٚیہِ یِیِو تُہۍ دُکانَس پٮ۪ٹھ چلو چلو چلو السلام علیکُم